وعلیکم السلام آہن حظ ٹھیٖک تُہۍ چھُو ٹھیٖک کَم چھُو ہے عاقب صٲب چھُوا ٹھیٖک چھُوا سٲری چھُوا ٹھیٖک اۭں تۄہہِ کِتھ پٲٹھۍ یاد آز آ بے چھُس گَری

بہٕ چھُس گَری وۄنۍ کیٛاہ پریشٲنی چھِ

پٕنٛژٕ نومبر کینٛہہ چھُنہٕ پرواے اِنشاء اللہُ رحمان وَتھ گٔژھ آسٕنۍ یَلہٕ بہٕ بہٕ یِمہٕ کینٛہہ چھُنہٕ پرواے گاڑ چلاونہٕ حظ تۄہہِ گرِ آے اے گٲڑۍ چھےٚ اَصٕل تۄہہِ کٔمۍ اَتھ چھُ اے سی تہِ لٲگِتھ سورٕے تَمیُک ما ہیٚیِو تُہۍ ٹٮ۪نشَنٕے اَتھ چھِ اے سی لٲگِتھ کینٛہہ پرواے چھُنہٕ تۄہہِ چھُوا گَریُک سامان کینٛہہ سۭتۍ کِنہٕ تُہۍ چھُو آ سَتھ سَتھ سوٲرۍ آرام سان سورٕے گَریُک سامان تہِ کور چھِ گَژھُن اَدٕ کِہیٖنۍ پرواے چھُنہٕ تۄہہِ ترٛاوَو بَٹھنڈی کینٛہہ پرواے چھُنہٕ اے نَسا تُہۍ مہ بٔرِو پرواے برابر ترٛاوَو تُہۍ بَٹھِنڈی ؤلِو خۄداے کَرِ سہلٕے کینٛہہ چھُنہٕ یہِ تۄہہِ اورٕ ہینو تۄہہِ ہٮ۪مو تَمہِ کھۄتہٕ رۄپیَس پٲنٛژھ ہَتھ کَم بیٚیہِ کیٛاہ کَرو لگ بگ گژھِ ژور ساس رۄپیہِ گژھِ لگ بگ کِراے اہن حظ آ سَتھ نَفر بیٚیہِ یہِ تۄہہِ گَریُک کیٛاہ آسہِ تۄہہِ تُلُن آ اِنشاء اللہ پٕنژہٲمہِ چھِ اَسہِ گژھُن اَدٕ کٕہۭنۍ ٹٮ۪نشَن چھِ مےٚ کٔرۍزیو تُہۍ فون بہٕ اَنو تۄہہِ تورٕ تہِ مےٚ کوٚت چھِ واتُن یہِ پٕنژہٲمہِ کَتہِ پٮ۪ٹھ چھُ اَسہِ نیُن اَچھِ چھِ مےٚ واتُن

اَوا تُہۍ تہِ کٔرۍزیو جلدی پہنۍ تہٕ جلدی واتو کینٛہہ چھُنہٕ پرواے ہے نَسا دوکھٕ کیٛازِ گَژھِ بہٕ یِمہٕ اِنشاء اللہ بَس تَمیُک چھُنہٕ کینٛہہ تۄہہِ رُکاوَو ہوٹلَن نِش تہٕ تُہۍ کھیٚیِو بَتہٕ وَتہٕ آرام سان کِہیٖنۍ پرواے چھُنہٕ اہن ٹھیٖک ؤلِو تُہۍ کٔرۍزیو مےٚ پٕنژہٲمہِ چھُس بہٕ یَلَے مےٚ کٔرۍزیو تَمہِ دۄہ فون تہٕ بَس بہٕ واتہٕ اوٗرۍ گٲڑۍ ہٮ۪تھ چلو چل